ییٚلہِ جنؤری واتان چھُ گۄڈٕنِچ کٲم یۄس زَن أکِس گریٖستہِ سٕنٛز آسان چھِ پَنٕنۍ کُلۍ بَچاونہٕ خٲطرٕ یا یُس یِمن فَصل نیرِ سُہ بَچاونہٕ خٲطرٕ سُہ ہسا چھُ کران کٲم سُہ ہسا چھُ گۄڈٕنیتھٕے اَصٕل کینٛچی وٲلۍ ژھانٛڑان کینٛچی مطلب پروننٛگ تہٕ کران ہسا چھِ أسۍ پَنٕنٮ۪ن باغن کیٚنٛچی بَڑٕ اَصٕل پٲٹھٮ۪ن تَمہِ پَتہٕ ہسا چھِ أسۍ کران کٲم کیٚنٛچی کٔرِتھ یُس زَن باٹھ یِمن کُلٮ۪ن وَسان چھُ یُس زَن ژَٹنہٕ یِوان چھُ کیٚنٛچی دوران سُہ ہسا چھِ أسۍ وَٹان تہٕ زالان یَتھ زَن پَتہٕ ژِنہِ بَنان چھِ یِم زَن اَسہِ وَنٛدَس وُشنیرکرنَس لگان چھِ تَمہِ پَتہٕ یہِ کیٚنٛچی مۄکلٲیِتھ ہسا چھِ أسۍ کران کٲم أسۍ ہسا چھِ پَنٕنٮ۪ن باغَن گُڑٲے کران گُڑٲے مطلب کُلِس اَنٛدو انٛدو کھنان تَمہِ سۭتۍ زَن ہسا چھُنہٕ گگُر کُلِس لَگان کیٚنٛہہ تَمہِ پَتہٕ ییٚلہِ مارٕچ لَگ بگ مارٕچ واتان چھُ مارٕچ پنٛداہ ہسا چھِ أسۍ دوا گۄڈٕنِچ پٲشی کران یَتھ زَن ڈِزٕل وَنان چھِ تمہِ سۭتۍ کیاہ کٲم چھِ گژھان یُس زَن وَنٛدس امہِ أدرِیارٕ سۭتۍ یا شیٖنہٕ سۭتۍ بٮ۪مٲرۍ لٔجہِ مٕژ چھِ آسان یَتھ زَن پھمبسے وَنان چھِ سُہ ہسا چھِ سُہ ہسا چھُ اَتھ سُہ ڈِزٕل پٮ۪ٹھٕ کَور کران لیمنیٹ کران تہٕ تَمہِ سۭتۍ نہ ہسا چھنہٕ یہِ بٮ۪مٲرۍ اَمہِ علاوٕ زور وار ہٮ۪کان گٔژھِتھ کیٚنٛہہ اَمہِ پَتہٕ ییٚلہِ ییٚلہِ دہ پَنٛداہ دۄہ گژھان چھِ پَتہٕ ہسا چھُ نیران اکھ یَتھ زَن أسۍ وَنان چھِ گَگر کنہٕ مطلب کہِ پَنہٕ پٔتٕر لۄکُٹ تَمہِ پَتہٕ ہسا چھِ أسۍ کران کٲم تَمہِ پَتہٕ ہسا چھِ أسۍ بیٛاکھ دوا دِوان یَتھ زَن ڈایتِھیٖن یا کیپٹاف یا بدل کیٚنٛہہ دِوان چھِ یُس زَن فٔردر پنٛدہَن دۄہَن ہٕنٛدۍ خٲطرٕ اتھ کَور چھُ اَتھ کُلِس روزان تِکیازِ کانٛہہ تہِ بٮ۪مٲرۍ گٔژھ نہٕ اَتھ کُلِس لَگٕنۍ توٚتام یوٚتام زَن بیٛاکھ دوا کرنہٕ یٖیہِ اَمہِ پَتہٕ ییٚلہِ دہ پنٛداہ دۄہ گژھان چھِ تَمہِ پَتہٕ ہسا چھُ اتھ نیران وۄزُل ٹوٗر وۄزُل ٹوٗرِس منٛز ہسا چھِ أسۍ بیاکھ دوا کران تہٕ تمہِ پتہٕ وۄزُل ٹوٗر نیرنہٕ پَتہٕ ہسا چھِ کٲم گژھان تَمہِ پَتہٕ ہسا چھِ نیران اَتھ گۄلٲبۍ یِہوے وۄزُل ٹوٗر یُس زَن چھُ اَمہِ کُلیُک آسان یہِ ہسا چھُ گۄلٲبۍ گژھان گۄلٲبۍ ٹوٗرِس منٛز ہسا چھِ أسۍ بیاکھ اکھ دوا کران امہِ پَتہٕ کیاہ چھُ اتھ گژھان کُلِس اَمہِ پَتہٕ چھِ کٲم گژھان یُس زَن یہِ گۄلٲبۍ ٹوٗر چھُ یہِ ہسا چھُ پھٕلیہِ منٛز تَبدیٖل گژھان پھُلاے مطلب پوش یُس زَن اَمہِ ژوٗنٛٹیُک گۄڈٕ نیُک سِٹیج آسان چھُ تہٕ یُس زَن یہِ پھُلاے چھِ یوٚتام یہِ نیرِ اَمہِ نیرنہٕ پَتہٕ یوٚتانۍ یہِ پھُلاے برابر یلہٕ گژھِ یہِ پوش یوٚتام نہٕ پَتہٕ یہِ گِرِ توٚتام نہ ہسا چھُنہٕ اَتھ کٔہینۍ تہِ دوا کران یہِ گیپ ہسا چھِ اَگر تاپھ روزِ اَصٕل کنٹنیوٗ یہِ ہسا یہِ گیپ ہسا چھِ دہ ٹو پنٛدہن دۄہَن تام روزان کُنہِ ساتَن اَگر یہِ گیپ زیادٕ یہِ زیاد یہِ گیپ کَمہِ سۭتۍ چھِ ہُران موسَم چھُنہٕ ٹھیٖک روزان پھٕلاے دوران کیٚنٛہہ تمہِ ساتہٕ ہسا اتھ وۄنۍ ؤنیو تُہۍ اَتھ یُس گیپ چھِ روزان پنٛداہ دۄہ وُہ دۄہ اَمہِ ساتہٕ کیاہ چھُو تُہۍ کران اَمہِ ساتہٕ ہسا چھِ أسۍ پالِنیشن کران پالِنیشن کرنُک مطلب ہسا چھُ یِم زَن باقٕے کُلۍ چھِ ڈفرنٛٹ کُلۍ چھِ اَمِکۍ لنٛجہِ ہسا چھِ أسۍ اَنان تِم چھِ أسۍ آبہٕ بٲتلَن منز تھاوان اَتھ کُلِس اَویزان تِکیازِ یۄس زَن یہِ ماچھ تُلٕر چھِ یہِ تُلہِ اَمہِ پوشِکۍ پولَن یِم ہسا ترایہِ بدل پوشس پٮ۪ٹھ ییٚمہِ سۭتۍ زَن پالِنیشن گژھان چھِ بیٛاکھ طٔریٖق تہِ تہِ چھُ پالِنیشنُک کیٚنٛہہ باغوان چھِ تِمو ہسا چھُ آسان کُلِس اَرٕ ترٲے مٕتۍ اَکہِ سایڈٕ اکھ لٔنٛڑ بیٚیہِ سایڈٕ بیاکھ لٔنٛڑ تَمہِ سۭتۍ تہِ چھِ پالِنیشن گژھان یا بیٚاکھ کانٛہہ طریٖقہٕ چھُ یا بیٚاکھ بوے چھُ دوا کران پالِنیشن دوا یتھ زن منٛز جبرلک اٮ۪سڈ چھُ یُس زَن پالِنیشن کرنَس منٛز یا فروٗٹ سیٚٹ بناونس منٛز مدد چھُ أکِس گرورَس کران بیٛاکھ طٔریٖقہٕ چھُ یِم ہسا یِم گروور چھِ یِم ہسا چھِ کُلۍ تھاوان باغَس منٛز واریاہَن قٕسمَن ہٕنٛدۍ گولڈن چھُ یا ریڈ گولڈ چھُ یِتھٕے کٲٹھٮ۪ن ہسا چھِ اَمہِ کُلِچ پالِنیٚشن گژھان اَمہِ پَتہٕ ییٚلہِ یہِ پھُلاے وَسان چھِ یُس زن ؤنٛکین سِٹیج چھُ أسۍ ہسا چھِ پَتہٕ اَتھ دوا کران دوا کٔرِتھ ہسا چھُ پتہٕ یہِ ژوٗنٛٹھ ییٚلہِ مَٹر دانَس صُم گژھِ اَمہِ پتہٕ ہسا چھِ أسۍ یہِ اَتھ کیلشیم کران یہِ کیٛاہ سا گوٚس گروتھ اَصٕل پٲٹھٮ۪ن کَرُن یِتھٕے کٲٹھٮ۪ن ہسا چھِ أسۍ پَتہٕ دٔہہِ دٔہہِ پنٛداہایہِ پنٛداہاہہِ دۄہہِ یوٗتاہ یوٗتاہ ژوٗنٛٹھ بوٚڑ گژھِ توٗتاہ توٗتاہ ہسا چھِ سٲنِس دوہَس گیپ روزان ییٚلہِ ہسا زن اَگست ستمبر واتہِ کرینٛہہ کیٚنٛہہ ژوٗنٛٹھ ہسا چھِ تِم یِم زَن برٛونٛٹھٕے تَیار چھِ گژھان یِمن زَن ریڈ ڈیلِشس وَنان چھِ کیٚنٛہہ ژوٗنٛٹھ چھِ تِم یِمن زَن ٹایم لَگان چھُ رنٛگ کھسنس منز تِمن ہسا چھِ پٕلین ڈیلِشس وَنان یِم زَن وۄنۍ یِم برٛونٛٹھٕے تَیار چھِ گژھان یِم ہسا چھِ لگ بگ لگ بگ فرام پنٛداہ ستمبر پٮ۪ٹھ یِہوے اکتوٗبرس تام ہیوان ہس آسان مۄکلٲے مٕتۍ تَمہِ پَتہٕ ہسا چھ کٲم لَگان یِم زَن یِم پٕلین ڈیلِشس چھِ یِم ہسا چھِ پیٚوان والٕنۍ پٕلین ڈیلشس ہسا چھِ ریٹ روزان رٔکھل ڈیلشس کھۄتہٕ تھوڑا ہَتھ رۄپیہِ کمٕے پَہم أڈۍ فارمر چھِ کٲم کران یِم چھِ پَنٕنۍ ژوٗنٛٹھۍ تُلان یِمن زَن کَمٕے آسہِ پیٹیٚس دہ باہ شیٚتھ یا زٕ ساس تٛرےٚ ساس یِم چھِ تُلان تہٕ واتناوان سیٚودُے مٔنڈِین منٛز یِمن وۄنۍ غلبہٕ ژوٗنٛٹھۍ آسان پیٹیٚس پانٛژھ ساس شیٚے ساس تہٕ یِم ہسا چھِ کٲم کران یِم چھِ زٕ ترٛےٚ ساس کٕنان تہٕ زٕ ترٛےٚ ساس چھِ یِم سِٹور کران یِم زَن یہِ سِٹور مال چھُ یہِ ہسا چھُ پیوان تَمہِ ساتہٕ پَتہٕ نیبر کڑُن ییٚمہِ ساتَن زَن مارکیٹس منٛز واریاہ کَم

آف کراپٕس یۄس زن چھِ سۄ ہسا چھِ بڑٕ زَبرداست روزان